ہٮ۪لو ہٮ۪لو آ أسۍ حظ چھِ بوزان ؤنِو تُہۍ آچھا چٔشمے بَدوٗر یہِ چھُ پہلگام ییٚتَس یِم چھِنہٕ حظ یہِ بَس سٕٹاپ ہے بَس سٕٹاپَس برٛونٛٹھ پَہَم چھُو پَتہٕ بٮ۪نٛک تہٕ تٔتھی چھِ آ تِم چھِس ترٛےٚ یِمَن کٔژ روٗم چھِ کَرٕنۍ آکِپاے

آ ترٛٮ۪ن روٗمَن پٮ۪نو تۄہہِ ترٛےٚ ساس رۄپیہِ اَکھ ساس رۄپیہِ پٔر نایِٹ تہٕ تَتھ منٛز چھِ أسۍ برٛٮ۪کفَس دِوان کَمپٕلِمٮ۪نٛٹرٛی تہٕ بیٚیہِ چھِ ہیٖٹِنٛگ اَرینٛجمٮ۪نٛٹ سورُے کیٚنٛہہ یِتھ کٔنۍ تِم یَژھن مطلب اَگر تِم یَژھن یِہَے اَتھ کیٛاہ چھِ وَنان ہیٖٹہٕ ہیٖٹَر بٕلووَر اَسہِ چھِ اِلٮ۪کٹِرٛک بٕلیںٛکٮ۪ٹ اے سی چھِ روٗمَس تہِ وٕ اَگر تۄہہِ اے سی روٗم چھُو ضوٚرَتھ تیٚلہِ پٮ۪نو پنٛداہ شَتھ رۄپیہِ اَگر تۄہہِ ہُتھ کٔنۍ سِمپٕل روٗم چھُو ضوٚرَتھ تہٕ تَتھ پٮ۪ٹھ تَتھ منٛز ہیٖٹَر ویٖٹَر اَرینٛجمٮ۪نٛٹ آسُن دیٹ میٖنٕز آسہِ اَرینٛجمٮ۪نٛٹ سُہ پیٚیو تۄہہِ ساس رۄپیہِ تہٕ تۄ پَتہٕ أسۍ ہٮ۪کو أسۍ تِمَن گٲڑۍ تہِ ییٚتٮ۪تھ دِتھ گٲڑۍ تہِ ہٮ۪کو اَرینٛج کٔرِتھ سومو ہٮ۪کو اَرینٛج کٔرِتھ تِہِنٛدِ نَژنہٕ پھیرنہٕ خٲطرٕ تہٕ سُے کَرِ پَتہٕ تِمَن دۄہ پٲٹھۍ چارٕج تہٕ سُہ گُمایَکھ نَہ سورُے پہلگام یُس أسۍ تۄہہ ساس رۄپیہِ چھِ نِوان تَتھ منٛز چھُ برٛٮ۪کفَسٹہٕ باقی اَگر تِمَن ڈِنَر آسہِ کَرُن تِم ہیٚکن اَسہِ ؤنِتھ تہٕ أسۍ بَناوو یِتھ کٔنۍ تِم وَنن چاہے تِم وازوان ژھانٛڈن چاہے تِم سَبزی ژھانٛڈَن روٹی ژھانٛڈن یہِ تِم ژھانٛڈن أسۍ دِمو تِمَن سُہ تہٕ مگر تَتھ چھِ تِمَن اٮ۪کٕسٹرٛا پَتہٕ پے کَرُن کِتھ کٔنۍ کیٛاہ پے تِمَن بِلکُل بِلکُل چھِ اَسہِ پَنٕنۍ پارکِنٛگ یُتھ أسۍ تۄہہِ ساس چھُ وَنان تَتھ منٛز چھِ پارکِنٛگ تہِ اِنکٕلوٗڈ اَگر اے سی روٗم چھُو ضوٚرَتھ تیٚلہِ چھِ پنٛداہ شیٚتھ رۄپیہِ پارکِنٛگ اِنکٕلوٗڈٕڈ

أسۍ دِمو تۄہہِ سُہ ہوٹَل تہِ اٮ۪رینٛج کٔرِتھ سُہ مہٕ ہیٚیِو تُہۍ ٹٮ۪نشَن کِہیٖنۍ اَگر تِم یَژھَن ناراناگ گژھُن یا تِم یَژھَن بیٚیہِ کُنۍ جاے تٔمۍ ہیوٚر تہِ کھسُن کویی بات أسۍ ہٮ۪کو تۄہہِ اٮ۪رینٛج کٔرِتھ مےٚ چھِ اَسہِ چھِ کۄنٹیکٹہٕ پَتہٕ کَرو أسۍ اَگر تِمَن روزِ کَنویٖنیَنٛٹ تہٕ تَتہِ تہِ دِمو أسۍ تِمَن ہوٹَل شوٹَل پانَے کٔرِتھ ٹھیٖک حظ چھِ ٹھیٖک چھِ